ہیٚلو اَسَلامُ علیکُم تُہۍ چھُو حظ سِویگی پؠٹھ مےٚ یُس آرڈر کَریٚو نا وُنۍ تَتھ آو نہٕ رِفَنٛڈ کِہیٖنٛۍ مےٚ اوس پٔتۍمہِ لَٹہِ کَریٚو تۄہہِ سُہ کَریٚو تۄہہِ کریٚڈِٹ اؠکاؤنٛٹس منٛز مَگر اَگر تُہۍ وُنکؠس وؠلٹس منٛزٕے کٔرِو سُہ گٔییٚو جان آ شُکرِیہ